آ آ مےٚ ہَسا چھِ وٕچھمٕژ ژھاوجہِ لَڑٲے یِم ہَسا ٲسۍ زٕ ژھاوجہِ پانہٕ ؤنۍ ہَمسایَن تِم ہَسا ٲسۍ کھٮ۪وان پن تَتہِ گوٚو تِمَن خبر کیٛاہ تِمو لٲج لڑٲے کَرٕنۍ اَکھ أکِس لوگُکھ دَکہٕ دیُن بہٕ ہَسا اوسُس یہِ وٕچھان بہٕ ہَسا اوسُس یہِ وٕچھان یہِ لڑٲے یِمَن ہِنٛز یا ریس یِمَن ہِنٛز یِم ہسا ٲسۍ اکھ أکِس کران مان مان وٕچھو اَتھ پن تُلِس پن لنٛج کُس کھیٚیہِ اکھ اوس دِوان أکِس دَکھ بیٛاکھ اوس دِوان بیٚیِس دَکھ یُس یہِ ہسا بیٚیہِ وٕچھان اوسُس بہٕ ہسا اوسُس آسان لۄکٹہِ تِکیٛازِ مےٚ ہسا وُچھے یِم ٲسۍ پانہٕ ؤنۍ جنٛگ کران اَتھ پنہٕ پن لنٛجہِ پٮ۪ٹھ